ہیلو اَسلامُ علیکُم تُہۍ چھُ حظ یِم روٗہی اسہِ چھِ شاپ چَلاوان تۄہہِ چھُ پَنُن شاپ نہ اچھا ٹھیٖک تُہۍ ؤنۍ تو مےٚ اَسہِ ٲسۍ یِم اَسہِ چھُ خاندَر نہ اَسہِ چھَ سِسٹَر تٔمِس چھُ خاندَر تٔمِس خٲطرٕ ٲسۍ یِم خاندرٕ خٲطرٕ ٲسۍ مطلب پرٛوڈَکٹ پانٛژھ شےٚ ضروٗرَت یِم پَلَو پَلو اہن حظ پَلَو یہِ الگ الگ چھِنہ آسان قٕسٕم کانٛہہ یہِ کاٹَن واٹَن اچھا ٹھیٖک ڈِسکاوُنٛٹ کَتھ چھُ تۄہہِ لیڈیٖز کِنہٕ جَنٹٕز یَتہٕ حظ کَپڑَس اچھا ٹھیٖک

اچھا ٹھیٖک دٔپِو فِراق شَلورَن چھُ ڈِسکاوُنٛٹ ٹُوَنٹی فایِو پٔرسَنٛٹ تہٕ یِمَن پھٮ۪ران نہٕ کِہیٖنۍ ووٗلُک پھٮ۪ران چھُ مطلب تِلہٕ خٲطرٕ اہن حظ اَوَے یِم نہ تِلہٕ خٲطرٕ چھ مطلب تِلہٕ کٲم آسہِ کُنہِ پھٮ۪رنَس کانٛہہ اَصٕل پَہمَتھ کَپُر مے مطلب یِم چھا اَتٮ۪ن ایویلیبٕل کِنہٕ اہن حظ اَوَے اَتھٕ تِلہٕ چھُ لاگُن مِشیٖن تِلہٕ نہٕ کینٛہہ اَتھٕ تِلہٕ چھُ لاگُن تَتھ چھِ اَصٕل کٲم کَرٕنۍ اہن حظ اَتھٕ کٲم چھِ تَتھ اہن حظ اہن حظ آچھا اچھا ٹھیٖک ٹھیٖک اہن حظ جَنٹٕزَن خٲطرٕ تہِ چھِ اَسہِ ضروٗرَت تہٕ لیڈیٖزَن خٲطرٕ تہِ چھِ اَسہِ یِتھ پٲٹھۍ مطلب ضروٗرَت مگر خاص کَر چھُ زیادٕ پَہمَتھ چھُ مطلب پٔٹِکیوٗلَرلی لیڈیٖزَن خٲطرٕ زیادٕ پَہَم اچھا شال یہِ یہِ تِمَن کیٛاہ کٲ اہن حظ پَشمیٖن شال وال تِمَن ریٹ ویٹ کینٛہہ مطلب اہن حظ اہن حظ اچھا ٹھیٖک اہن حظ اَدٕ حظ ٹھیٖک چھُ تُہۍ ؤنۍ تو مےٚ یہِ شاپ ییٚلہٕ کَر آسان أسۍ کَر ہٮ۪کو اور یِتھ مطلب اچھا ٹھیٖک دٔپِو یہِ تَۄہہِ چھِ شاپ کَنٹِنیوٗ آسان ییٚلَے أسۍ ہٮ۪کو کُنہِ تہِ ساتہٕ اوٚتَن یِتھ اَ ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ ؤنۍ تو یہِ لۄکٹٮ۪ن یہِ شُرٮ۪ن خٲطرٕ مہ مِلہِ کینٛہہ اَتٮ۪ن یہِ کَپُر یِم چھِنہ آسان سہٕ ریڈی میڈ تہِ چھِنہ آسان لۄکٹٮ۪ن شُرٮ۪ن خٲطرٕ بَنٲیِتھٕے اچھا اچھا لۄکچہِ یِم یِم لۄکٕٹۍ لٔڑکی چھِ گٔرلٕز نہ اَدٕ حظ ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پَرواے أسۍ حظ یِمو یہِ صُبحن یِمو أسہِ تہِ صُبحن کَرو تیٚلہِ أتتھٕے مُلاقات أتتھّٕ وٕچھو تیٚلہِ اَصٕل پٲٹھۍ کیٛاہ مطلب لَگہِ اَسہِ پَتہٕ اَتٮ۪ن تہٕ اَدٕ حظ ٹھیٖک اَدٕ حظ شُکریہ شُکریہ اَدٕ حظ بِہِو رۄبَس حَوال